ہاں ہٮ۪لو السلام علیکُم آ تُہۍ چھُو حظ اَرشِد یہِ شاپ کیٖپَر یُس چھُ أسۍ حظ چھِ فارمَر فارَم پٮ۪ٹھ ۂنی فارَم پٮ۪ٹھ أسۍ حظ چھِ بَڈگام پٮ۪ٹھ آ تُہۍ کَتہِ پٮ۪ٹھ حظ چھِو اچھا یہِ أسۍ چھِ تھاوان یہِ اَسہِ حظ کوٚر اَمہِ موٗجوٗب فون کہِ اَسہِ دیُت تُہٕنٛدۍ أکۍ بَرادَرَن نمبَر دوٚپُکھ یہِ چھِ اَتھ سۭتۍ کران یہِ چھِ کٕنان دُکانَس پٮ۪ٹھ یہِ ماچھ تہٕ اَسہِ کوٚر اَمہِ موجوٗب فون کہِ تُہۍ نِیِو سون ماچھ تُہۍ کٔرِو یہِ پرٛموٹ اَتہِ پنٛنِس دُکانَس پٮ۪ٹھ تُہۍ کٕنِو یہِ اَتہِ تہٕ یہِ چھُ واریاہ اَصٕل ماچھ أسۍ چھِ اَتھ اَسہِ چھِ اَتھ واریاہ محنت تہِ لَگان اَسہِ چھِ یہِ واریاہ پیُور یہِ تُہۍ وٕچھِو پانہٕ تہِ اَگَر تُہۍ ییِو تُہۍ نِیِو یہِ تُہۍ کٕنِو یہِ پنٛنِس دُکانِس پٮ۪ٹھ تُہۍ کیٛاہ حظ چھُو ونان وۄنۍ نہ یِتھَے پٲٹھۍ کَتہِ نِیِو تُہۍ تُہۍ یِیِو اِنشاء اللہ یور فارمَس پٮ۪ٹھ تُہۍ وٕچھِو پانہٕ آ أسۍ چھِ أسۍ چھِ تَتھ أسۍ دِمو تۄہہِ گارَنٹی تَتھ کہِ یہِ چھِ واریاہ پیُور اَتھ چھُنہٕ کٕہۭنۍ مطلب مِلاوَٹ آسہِ نہٕ اَتھ کٕہۭنۍ یہِ چھِ ڈایرٮ۪کٹ أسۍ کڑان مطلب ماچھ گَنہٕ پٮ۪ٹھ یَتھ ماچھ گَن چھِ ونان

آ نَہ اِنشاء اللہ صاف آسہِ اِنشاء اللہ أسۍ واتناوَو گہ اوٗرۍ گرٕ تۄہہِ چھُنہٕ مطلب تکلیٖف تہِ کَرُن یور یِنُک کِہیٖنۍ اَسہِ چھِ اَمہِ خٲطرٕ تھٲومٕژ الگ گٲڑۍ وٲڑۍ سُہ تھاوان برابر دُکانَن پٮ۪ٹھ سارنی أسۍ چھِ واریاہن جایَن گاندَربَلَس منٛز

نہ اِنشاء اللہ اَسہِ اَسہِ چھِ ترٛاوٲنی واریاہَن جایَن اَتہِ گاندَربَلَس منٛز تہٕ تٔتی دیُت بَرادَرَن أکۍ تُہٕنٛدی نمبَر دوٚپُکھ یہِ چھُ اَتھ سۭتۍ کَران تہٕ اَگر تُہۍ أمِس نِش تہِ تھٲیِو تہٕ آ واریاہ پیُور ماچھ چھُ ییٚلہِ تُہۍ وٕچھُو

نَہ نَہ نَہ اِنشاء اللہ آسہِ واریاہ واریاہ اَصٕل ساروی کھۄتہٕ آ یہِ چھِ سٲلِم صافٕے تہٕ أسۍ چھِنہٕ تھاوان ہُہ ڈُبلِکیٹ کیٚنٛہہ تہٕ سٲلِم صاف اَتھ چھِ کُنی ریٹ کِلوٗ ژور ہَتھ رۄپیہِ اِنشاء اللہ وَلہٕ حظ وٕچھو وۄنۍ وٕچھو أسۍ أتی اِنشاء اللہ تہٕ یِمو أسۍ پَگاہ کٲلۍکٮ۪تھ چلو چلو حظ اَدٕ حظ السلام علیکُم